ہاں ہیٚلو اسلام علیکُم تُہۍ چھُو ٹھیٖک صحت چھا ٹھیٖک آ ڈَلگیٹ پٮ۪ٹھ چھِ أسۍ ٹوٗرِسٹہٕ مےٚ ؤنۍتو سیفران چھُوا تۄہہِ کۄنٛگ ہا کۄنٛگ کۄنٛگ

سُہ کٔہۍ گژھان گرٛام تُہۍ ؤنِو حظ گرٛام کٔہۍ چھُ گژھان ترٛےٚ ساس رۄپیہِ گرٛام ہَے کَم گژھِ نا اَسہِ ہے دۄنٕے ساسَن منٛز بَنیٛو گرٛام ژٕ کیٛاہ وَنان ترٛےٚ ساس اَسہِ حظ چھِ اَکھ زٕ گرٛام نِنۍ

صُبحس یِمو أسۍ نہَ اَسہِ چھُ بوٗزمُت عبد العزیٖز چھُناہ تۄہہِ ناو عبدالعزیٖز چھُ کٕنان اَصٕل کۄنٛگ آ تیٚلہِ وٲتۍ أسۍ صُبَحس ٹھیٖک چھُناہ اَدٕ حظ اسلام علیکُم